وعلیکُم سلام جناب آ آ جناب حُکُم أسۍ حظ چھِ آسان شامس ٲٹھَن بَجَن تانۍ از چھُ نہ ریٚتکول تہٕ ونکیٚس چھِ ژیر تام بہوان وندَس چھِ آسان سُلے شے بج تام صُبحس حظ کھولان ٲٹھِ بج جناب

ٹھیٖک اَدٕ کینٛہہ چھُ نہٕ پرواے یے گَژھِ آرام سان اسہِ نِش ٹھیٖک ہے چھُ ہے اَسہِ نش چھُ سورُے کینٛہہ دستیاب أسۍ چھِ سورُے کینٛہہ اے ٹُو زڈ کٔرِتھ دِوان بیٚیہِ اسیٚسَریٖز ویٚسیٚسَریٖز ہیٚتھ یہ تہِ آسہِ تُہۍ أنِو ورک شاپَس گٲڑ بہٕ چھُس تیٚلہِ تٔتے

اہن حظ جناب بلکُل اکھ چھِ أسۍ شیران کَران بیٚیہِ چھِ اگر کَسٹَمَرَس آسہِ گاڑِ کینٛہہ اسیٚسَریٖز پَرٕ یتھ مَنٛز یِوان چھِ سیٖٹہٕ کَوَر چھِ یِوان شیٖشہ چھِ یِوان سایڈ شیٖشہ چھِ یِوان بیک شیٖشہ چھ یِوان سورُے کینٛہہ أسۍ چھِ سورُے کینٛہہ کٕنان تۄہہِ کیاہ کیاہ جناب ضوٚرتھ ٹھیٖک ہے کینٛہہ نَسا چھُ نہٕ پرواے

اچھا ٹھیٖک ہے نسا ہے اتھ چھ آسان یہ چھُ تیُتھ چیٖز اتھ چھ آسان واتُن جناب چلو تُہۍ کٔرِو کٲم تۄہہ چھو پتاہ اسہ

اہن حظ پَزَر چھُ پَزَر چھُ پَزَر چھُ تُہۍ کٔرِو جناب کٲم تۄہہِ چھو پاے سیمٹکدل کتہ چھ تۄہہِ چھو پاے ایٚڈرس سون پاے آ سی سی سیمٹ کدلَس چھ یوان اگر ژٕ یورٕ گَژھَکھ اگر تُہۍ یَپٲرۍ یِیِو کَپٲرۍ نور باغ کن سی سیمٹ کدل سیمٹ کدلس چھِ کھوفرٕ سایڈٕ یِوان گلی اکھ گلی پیٚٹھے چھُ سون دُکان حظ ؤرک شاپ آ جناب برابر بِلکُل جِناب تُہۍ أنِو گٲڑۍ یور تُہۍ وچھو أسۍ وچھو ییٚتی اتھ کیاہ آسہِ کمی پیٖشی سُہ کروس أسۍ ییٚتی دوٗر أسۍ جناب گے اسی ہسا چھ اسہ چھ رُت أسۍ چھِ تمے سۭتۍ رُت پکان أسۍ کیاز کرو بے ایٖمٲنی أسۍ چھِ سارنے سۭتۍ رُت پکان یم وُنیُکھ تام چھ اچھا

اچھا ٹھیٖک کینٛہہ اچھا ٹھیٖک کینٛہہ نہ سہَ چھُ نہ پرواے انسہَ ژم گٲڑۍ ورک شاپسے پیٚٹھ تہٕ أسۍ وچھو تٔتے چھُ نہ ٹھیٖک اوکے اوکے چلو بِہِو رۄبَس حوال حظ چلو سلام علیکُم